مےٚ ہیژٕے راتھ فراق اکھ آن لاین مٔلۍ مگر سُہ اوس سُہ فراق ژھیوٚنمُت تتھ ٲس اَتھٕ کٲم تہِ سٲرسٕے یُس زَن مےٚ آرڈر اوس کوٚرمُت کینٛہہ سُہ اوس واریاہ مُختلِف یُس مےٚ آرڈَر اوس کوٚرمُت